یِم گریلوٗ یِم مسلہٕ آسان چھِ یِم أنٛزراونہٕ خٲطرٕ حظ چھِ گۄڈنٮ۪تھ أسۍ کران یہِ ہَسا یہِ اَکھ منیجِنٛگ باڈی چھِ آسان یِم أکِس گامَس منٛز کینٛہہ زِٹھۍ چھِ آسان گۄڈنٮ۪تھ حظ چھِ یِمَن أسۍ ایٚپروچ کَران یِم حظ چھِ یِم مسٲیِل حَل کَران اور اَمہِ پَتہٕ اگر یہِ مَسلہٕ حل گژھِ نہٕ کینٛہہ امہِ پَتہٕ حظ چھِ پُلیٖسَس کُن رُکھ یِوان کَرنہٕ بالکُل حظ واریاہ قٕسمٕکۍ اِشوٗز چھِ آسان ڈِسپیوٗٹ چھُ آسان فیملی مٮ۪ٹَر چھُ آسان چاہے سُہ کانٛہہ تہِ مَسلہٕ آسہِ سُہ حظ چھِ بِلکُل پُلیٖس کہِ ذٔریعہٕ حَل یِوان کَرنہٕ پُلیٖس حظ چھُ سُہ حل کَران اور یا کوٹ کُنہِ ساتہٕ حظ چھُ کوٹَس کُن تہِ رُکھ یِوان کَرنہٕ کوٹَس منٛز تہِ حظ چھِ فٲصلہٕ سَپدان